یِتھ پٲٹھۍ وَنہٕ بہٕ کہِ کَشمیٖری لَنٛگویج کٲشِر زَبان یہِ چھُ اَسہِ ماجہِ زیٚو کہِ اَتھ بَرابَر چھِنہٕ اَسہِ کٕہٕنۍ زِ وَنان تِکیٛازِ یَتھ جایہِ أسۍ گژھان چھِ أسۍ چھِ اِنفُلَنس ہاوان گوٚو سون چھُ یِوان اَتھ یِتھ پٲٹھۍ وَنہٕ بہٕ کہِ اگر کانٛہہ کُنہِ جایہِ چھِ بِہارُک آسان سُہ بِہٲری لنٛگویج چھِ ہاوان تمہِ قٕسمُک اٮ۪سٮ۪نٛٹ چھِ ہاوان گوٚو سَمٕج چھِ یِوان لُکَن یہِ ہَسا چھِ بِہار پٮ۪ٹھ یا باقٕے چیٖز چھِ بنٛگٲلۍ چھِ تِم چھِ بَنگالٕچ لنٛگویج ہاوان گوٚو تِم چھِ تَمے سۭتۍ یِوان پَرزنہٕ یا لداخٕے پیٖپٕل چھِ تِم چھِ لدٲخۍ لینٛگویج کَران یوٗز کھوٚ سَمٕجھ چھِ یِوان کہِ یِم چھِ لداخ پٲٹھۍ یِتھَے پٲٹھۍ چھِ پنٛنہِ اَسہِ کٲشِر زَبان اِنفُلَنس کیٚنٛہہ أسۍ چھِ ہٮ۪کان یہِ یوٗز کٔرِتھ کُنہِ تہِ وٕنکٮ۪نَس چھِ اَسہِ کیٚنٛہہ نَفَر یِم سٹیڈی چھِ کَران تِم وٲتۍ وٕنکٮ۪س اِنٹَرنیشنَل چھِ تِم وٕنکٮ۪س ؤرٕک کَران کَشمیٖری لنٛگویج پٲٹھۍ اِٹٕس ناٹ اےٚ جوک یہِ چھُنہٕ سَہَل وَنُن کیٚنٛہہ کہِ اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ گژھُن تَتہِ کَرٕنۍ کٲشِر لنٛگویج وَنُن تہِ وَنُن کٲشِر لنٛگویج منٛز باقٕے لوٗکھ کَرٕنۍ ایٹریکٹ یہِ ریٖسَنٹلی گوٚو اَکھ سِمنار اَکھ اِنٹَرنیشنَل گرُپ اَکھ اوس آمُت فِفٹی پٔرسَنٕز ٲسۍ تِم تَتھ منٛز تِم ٲسۍ ٹاپ کَنٹریٖزَن ہٕنٛدۍ آمٕتۍ تِم ٲسۍ آمٕتۍ کٲشِر زَبانہِ ہُنٛد ییٚتیُک کَلچَر وٕچھنہِ تہٕ تِمو گٔے اِنفٕلَنٕس تَمہِ سۭتۍ